اسلامُ علیکُم وعلیکُم سلام اسلامُ علیکُم ٹھیٖک چھو حظ اہن حظ ٹھیٖک ایکچولی اوس مےٚ تُہندِس ریسٹورَنٹَس مَنٛز روٗم اَکھ بُک کوٚرمُت مےٚ ٲس فونہٕ سۭتۍ واریاہ اِمپاٹَنٹ میٹِنگ مگر تۄہہِ چھۄ نہٕ ییٚتہِ چَلان واے فاے کِہیٖنۍ نہ مےٚ چھُنہٕ واے فاے ٹوٹَل کَنٮ۪کٹاے گَژھان اَگر نہٕ مےٚ یہِ کَنٮ۪کٹ گَژھِ کِہیٖنۍ اَدَروایِز مےٚ گَژھِ واریاہ پرابلم

تۄہہِ چھو پاے وٕنِیُک تام گٔیَس بہٕ مےٚ حظ چھُنہٕ فونَس تُہۍ بوٗزِو میٲنۍ کَتھ مےٚ چھَنہٕ فونَس کانہہ تہِ پرابلم بہٕ چھس واریایہن ریسٹورَنٹَن مَنٛز گَژھان مطلب واریاہ روٗمَن مَنٛز گَژھان مَگر مےٚ چھُنہٕ زٕہٕنۍ اِتھ کَنیٚتھ گَژھان واے فاے دِسکَنٮ۪کٹ گومُت کِہیٖنۍ یہِ چھُ اچانَک دِسکَنٮ۪کٹ گَژھان یہِ چھُنہٕ مطلب ٹوٹل پَتہٕ کَنٮ۪کٹاے گِژھان کِہیٖنۍ تۄہہِ چھا پاے مےٚ چھِ وٕنکٮ۪نَس واریاہ مطلب واریاہ اِمپاٹَنٹ بِزنِس میٖٹِنگ تُہۍ ؤنِو ؤ کیاہ مطلب ؤ کیاہ بَنہِ اَتھ ؤ کیاہ علاج چھُ اَتھ نَتہٕ گَژھہِ مےٚ واریاہ پرابلم کرِیٹ مےٚ چھُنہٕ پَنِنس نٮ۪ٹ پٮ۪ک کِہیٖنۍ مےٚ اوس اِسلیے اوس مےٚ مطلب واے فاے کَنٮ۪شَن ضوٚرَت مےٚ چھُنہٕ پَنُن نٮ۪ٹ چَلان کِہیٖنۍ اِتھ اِتھ کَنٮ۪ن آز مطلب گۄڈنِچہِ پھِر گٔے مےٚ پرابلم کُنہِ رٮ۪سٹورَنٹس مَنٛز مےٚ چھَنہٕ زٕہٕنۍ اِتھ کَنَن کُنہِ تہِ جایہِ گومُت کِہیٖنۍ اچھا پٕلیٖز تُہۍ کٔرِو اَتھ جَلدی کیٚنٛہہ نَتہٕ کیٚنٛہہ کیازِ کہِ مےٚ گَژھہِ نَتہٕ پرابلٕم مےٚ چھَنہٕ تہٕنز آواز یِوان صاف کِہیٖنۍ تُہۍ کیاہ چھو وَنان آچھا اچھا تُہۍ چھو ییٚتی ؤ پرابلٕم آسٮ۪س سُہ کٔرۍ زٮ۪و تُہۍ جَلدی ؤ ساٹ اوُٹ کیازِ کہِ یورٕ گَژھہِ مےٚ پرابلٕم چَلو تیٚلہِ ٹھیٖک چھُ تُہۍ کٔرۍ زیو مےٚ اِنفام مطلب ییتہِ رِلیٹِڈ أتھۍ رِلیٹِڈ اِنفامیشَن یِیو مےٚ ؤنۍ زیو ٹھیٖک چھا چلو ٹھیٖک چھُ اسلامُ علیکُم